وعلیکُم اَسَلام اہن حظ آ ڈاکٹر چھ کیاہ دٔلیٖل اچھا اتھ گوٚو کھیٚون پیرسٹمال بیٚیہِ گوٚو کھیٚون ازتھرومایسیٖن بیٚیہِ گوٚو کَرُن نُن آبہ گَر گَر اچھا ٹھیٖک